بہٕ چھُس تُلان صرف یہِ پِکچٲرٕس اوٚپُن ایریاہَس مَنٛزسپیسَس مَنٛز ییٚتیٚتھ زیادٕ پَہَن پَہاڑ وَہاڑ آسَن بیٚیہِ ییٚتٮ۪ن نیچرَل بیوٗٹِی آسہِ تِمے تِمے فوٹو تَتٮ۪ن چھُ یِوان صاف فوٹو تکیازِ بیٚیہِ چھُس تُلان تَوَے سیٚلفی میٲنس مُبایلَس چھُ سیٚلفی کیمرہ واریاہ اَصل بیٚیہِ چھِ یِوان یِم اَتھ مَنٛز نیچرَس مَنٛز بیٚیہِ نیچرَل بیوٗٹِی چھِ اتھ مَنٛز چھِ فوٹوز وۄتھان واریاہ اَصل تَوَے چھُس بہٕ کَران چوٗز کہِ سیٚلفی کیمرہ اِن اوٚپُن ایٚٹموسفِیَرَس مَنٛز یَتھ پَہاڑ آسان زیادٕ مونٛٹین آسان زیادٕ بیٚیہِ کُلۍ آسان سَبزار آسہِ زیادٕ تِمَن جایَن چھُس بہٕ تُلان فوٹو تَتیٚتھ چھُ فوٹو وۄتھان واریاہ اَصل واریاہ صاف تمہِ موٗجوٗب چھُس بہٕ کَران کٲم بہٕ چھُس کَران سیٚلفی فوٹو کِلِک